آ بِلکُل اَگَرے أسۍ وُچھو یہِ چھِ سایبَر بٕلینک اینٛڈ سوشَل میڈیا ٹرالِنگ چھ امہِ سۭتۍ چھِ وارِیاہ زیادٕ نقصان گَژھان وُنکیٚن کٮ۪ن لُکَن یِم اَنجان چھ آسان وُنکیٚن چھ یِم سوزان رانٛگ لِنکٕس چھ سوزان ییٚمہِ ساتہٕ تِمَن پٮ۪ٹھ کِلک چھُ آسان کَرنَے تہٕ سٲنۍ یِم ایٚکاوُنٹ چھِ آسان یِم چھِ گَژھان فِری یِم چھِ گَژھان ایٚمٹی یِمَن منٛز چھُنہٕ کِہینۍ تہِ روزان وۄنۍ گوٚو یِم اَنجان ونکیٚن اَگَرے أسۍ لُکھ وُچھو أڑۍ أڑۍ چھِ ایٚوِیَر تھوڑا گٔمٕتۍ مَگَر یِم اَنجان چھِ تِمَن چھِ وارِیاہ زیادٕ نقصان پیٚوان تُلُن امہِ سۭتۍ یُس سوشَل میڈیا ہَس سۭتۍ یِم یہِ اوس ہاوان اَسہِ امہِ سۭتۍ اوس اَسہِ وارِیاہ فٲیدٕ تہِ سٲنۍ لایِف گٔے امہِ سۭتۍ ایزی مَگَر آز چھ امہِ سۭتۍ سا وارِیاہ زیادٕ بیڈ اِفیٚکٹ پیٚوان سانہِ لایفہِ پٮ۪ٹھ یہٕ چھ نہٕ سانہٕ خٲطرٕ وۄنۍ ٹھیک روزمٕژ کیٚنٛہہ